ہیٚلو وعلیکُم اسلام بِلکُل ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اچھا بِلکُل جِناب شیٚیہِ ترٛہ وَے اچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک توٚرُم سَمجھ تُہۍ ؤنۍتَو زِ مےٚ یہِ باقٕے کٲم چھَوا تۄہہِ کٔرمٕژ لٔکرِ کٲم دارِ دروازٕ وغیرہ آ اَچھا تالو دِتھ سُہ چھا دیُن کِنہٕ دِتھ چھُ اَچھا ٹھیٖک سُہ تہِ چھُ سُہ تہِ آسوٕ تیٚلہِ کَرُن سۄ کٲم تہِ لٔکٔر کۄس چھو تۄہہِ وارِ آ آ آ کٲشِر سُہ حظ روزِ ٹھیٖک سۄ چھےٚ نہٕ ہوٚل گژھان کِہیٖنٛۍ آ بَے دِمَے ژےٚ ایسٹِمیٹ اَصٕل پٲٹھۍ بہٕ وَنَے ژٕ رَفلی ایسٹِمیٹ ؤنکیٚس مَگر اَصٕل پٲٹھۍ ہیٚکَے ژےٚ بہٕ ؤنِتھ یِتھُے بہٕ تور یہِ بہٕ دِمہٕ نَظر ژےٚ ژےٚ چھِ ڈِزایِن ڈِزایِن وِزایِن چھُ حظ تۄہہِ کیٚنٛہہ کِنہٕ ڈِزایِن تہِ چھُ مےٚ بَناوُن ژےٚ اَچھا ٹھیٖک شیٚیہِ ترٛہ بَے دوٚیہِ ترٛہ ووٚنوٕ تۄہہِ چھُ اتھ پُلنتھ ایٚریا یہِ ہاں بیٚیہِ لا لوٚگ گوٚو کاہ شَتھ دُوَنٛزاہ سُکیر فٔٹ لگ بھگ آ تۄہہِ حظ لگنو اَتھ لگ بھگ لگ بھگ اَتھ حظ لَگہِ نہٕ زیادٕ اَتھ لَگہِ چھُو تۅہہِ ساڑ ژور ہَتھ مَرلہٕ تہٕ مۄخصر مۄخصر پٲٹھۍ ہیٚکَو أسۍ ؤنِتھ ییٚلہِ أسۍ وُچھو نا ڈِزایِن وغیرہ پَتہٕ اَگر ہیٚور بوٚن تہِ کتھ پٲٹھۍ آسہِ بَناوُن سُہ ہیٚکَو أسۍ وُچھِتھ ڈِزایِن آ اچھا تُہۍ چھِوا اَمٲنی پٲٹھۍ نہٕ کیٚنٛہہ تُہۍ چھِوا تُہۍ چھِوا وَنان ٹھیٖکسٕے منٛز اَدٕ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے ٹھیکسٕے چھِ أسۍ نِوان أسۍ ہیٚکَو ٹھیکہٕ أسۍ ہے چھِ زیادٕ تر ہسا چھِ أسۍ پش وَش چھت چھِ أسۍ بَناوان زیادٕ ٹھیکسٕے منٛز واڈروب کٲم دارِ دروازٕ تِم چھِ أسۍ نِوان ہُتھٕ پٲٹھۍ البتہٕ چھت چھِ أسۍ نِوان زیادٕ چھِ أسۍ تِتھٕ پٲٹھۍ چھِ تُہۍ تہِ بَچان بیٚیہِ چھِ أسۍ تہِ کران ژیر تام کٲم وغیرہ تۄہہِ تہِ گژھوٕ جلدی وُچھ حظ آ بہٕ وَنو تۄہہِ یِتھٕ پٲٹھۍ چھُس ہٮ۪وان یوٗتاہ ایٚریا اَگر آسہِ اچھا یہِ میٹیٖریَل حظ میٹیٖریَل میٹیٖریَل گژھِو تۄہہِ تَقریٖبَن زٕ سواد زٕ لَچھ تام چیٖرِتھ ویٖرِتھ یہِ لٔکٕر یہِ لٔکٕر سٲرٕے آ خٲلی یُس تۄہہِ اَتیٚتھ واتِو آ تَمہِ پَتہٕ تَمہِ پَتہٕ أسۍ چھِ یِتھٕ پٲٹھۍ ہیٚوان سواد لَچھ رۄپیہِ ٹھیکسٕے پَتہٕ یُس تہِ ڈِزایِن آسہِ بَناوُن سُہ ڈِزایِن وُچھَو وُچھَو پَتہٕ برٛونٛہہ کنہِ وٲتِتھ کَرو پَتہٕ اوس اتھ نَرٕم گرٕم کیٚنٛہہ تہٕ مٲنۍتَو تُہۍ تھٲوتو نَظرِ تَل پَتہٕ اکھ لَچھ پانٛژھ ساس اکھ لَچھ دہ ساسس تام ہیٚمو أسۍ کَم سے کَم ژےٚ موقعہٕ موقعہٕ ووٚقعہٕ لٲگِتھ پَرناوو تہٕ تھاوو أسۍ لٲگِتھ کٲنۍ تہٕ بیٚیہِ کرو أسۍ فِٹ کٲم تۅہہِ آ چھج تَتھ چھجَس تھاوَو أسۍ پینلِنٛگ وینلِنٛگ کٔرِتھ تَتھ سٲرسٕے گژھِ اکھ لَچھ دہ ساس رۄپیہِ تام تۄہہِ فِٹ کَمپٔلیٖٹ پَش کرنَس اچھا صِرف لٔکٕر اَنٕنۍ لٔکٕر لٔکٕر ڈاے ہَتھ فٔٹ یِم تۄہہِ مےٚ ووٚنمو تۄہہِ چھَو تِم تھاونہِ ریڈی بَس تہٕ أسۍ دِمو پَش کٔرِتھ کَمپٔلیٖٹ بیٚیہِ یِیِو تۅہہِ اَتھ پَتہٕ ٹیٖنُک خرچہٕ پَتہٕ ٹیٖن چھُو تۄہہِ پانَس تام کیُتھ لٲگِو تُہۍ جِنٛدل لٲگۍوا ٹاٹا لٲگۍوا کَلٲڈ لٲۍوا پٔلین لٲگٗۍوا نہ ٹھیٖک اَدٕ ٹھیٖک چھُ تیٚلہِ کَرو اکھ چیٖز کٲم تیٚلہِ یِمو بہٕ صبُحس چھےٚ اَسہِ چھُٹی مےٚ یِتھٕ پٲٹھۍ تیٚلہِ یِمہٕ بہٕ صبُحَس تُہۍ سوٗزیو مےٚ ایٚڈرَس ویڈرَس سوٗزِتھ بہٕ واتہٕ بہٕ دِمہٕ نَظر أسۍ کرو تٔتی ایٚسٹِمیٹ نوِ پیٚٹھ دَہن تام واتہٕ بہٕ ٹھیٖک چھُ اَدٕ اَدٕ سا بِہِو